وَعلیکُم سَلام اَسَلامَ علیکُم آ شُکُر تُہۍ چھِو ٹھیٖک آ کٔرۍ تو حُکما کٕم چھُو اَچھا کُس یوٗنُس احمد آ بہٕ چھُس ساجِد حُسین اَچھا ٹھیٖک ٹھیٖک آوُم سمٕجھ آ جِناب بلکُل مےٚ چھِ یِہٕے زٔمیٖندٲری ؤمیٖندٲری چھُس بہٕ کَران تہٕ بہٕ چھُس سبزی وبزی کَران سپلاے دُکان دارن شُکان دارن اَدٕ اَصٕلٕے کوٚروٕ ؤنۍ تو تۄہہِ کُس یِم سبزی چھَو ضوٚرَتھ کر چھَو ضوٚرَتھ بیٚیہِ ریٹس ویٹس یِیا برابٔردی أسۍ تھاوو حِساب گۄڈَے کٔرِتھ یُس تہِ کٔشیٖرِ منٛز یِتھۍ پٲٹھۍ سبزی چھِ یِوان لبنہٕ سُہ مٹر ٲسۍ تن پتہٕ ہاکھ ٲسۍ تن مۄنٛجہِ ہاکھ ٲسۍ تن یِم مَژٕ پتہٕ رُوانٛگن وُواںٛگن گۄگجہِ چھِ مُجہِ چھِ نَدٕرۍ چھِ آ بلکُل تۄہہِ تۄہہِ کوٗتاہ چھُو آسان ضوٚرَتھ أکِس دۄہس چَلو کیٚنٛہہ چھُنہٕ اَسہِ چھُنہٕ تَتھ منٛز کانٛہہ پرواے اگر تۄہہِ اَسہِ کالے شامس ٲسِو تَراوان صُبحس تھٲیِو سَہ اَسہِ باہ کِلوٗ مِثال ٲلوٕ یا دَہ کِلوٗ رُوانٛگن تھٲیِو تہٕ بیٚیہِ گوٚس صبحٲے گژھنَو تۄہہِ بَرابر تِم دُکانس نِش آسن وٲتۍ مٕتۍ گاڑۍ چھِ یورٕ چھ دِوا نَہ نَہ دوٚکھہٕ لگنہٕ کیٚنٛہہ اگر ییٚمہِ حِساب تۄہہِ وَنان چھُو تۄہہِ چھُو کسٹمر یِوان خٔریٖدٲری چھَو آسان تمہِ حِساب تہٕ دوٚکھہٕ نَہ لَگیو تۄہیے یُس تۄہہِ خٔریٖدار آسوٕ نَہ لَگہِ تٔمسٕے مال تراوو أسۍ وقتس پٮ۪ٹھ بیٚیہِ بیٛاکھ چیٖز یُس یہِ سون مال تۄہہِ آسوٕ بوٗزمتٕے یہِ چھُ آسن فرٮ۪ش مال یہِ چھُنہٕ سُہ یَتہٕ کول مال آسن آ بلکُل آ یہِ چھُ تازٕ تازٕ مال أسۍ چھِ أکہِ انٛد کَڑان یہِ دوٗرِ منٛز تہٕ بٮ۪کہِ انٛد کَران سَپلاے یزکول چھِنہٕ أسۍ تھاوان کیٚنٛہہ آ جِناب بلکُل صبحس صبحٲے وٲتی ژےٚ گاڑۍ کٔژ کِلوٗ چھِی سوزٕنۍ دَہ دَہ کِلوٗ سوزے بہٕ فی کُنہِ سبزی منٛز اَ چَلو چَلو ٹھیٖک چھےٚ